بہٕ چھَس أکِس جایہِ کٲم کَران مےٚ ٲس سٮ۪ٹھاہ بۄچھہِ لٔجمٕژ واریاہ زیادٕ بۄچھہِ ٲسٕم لٔجمٕژ مےٚ پیٚو مےٚ اوس زوٚن زِ میٲنِس فونَس منٛز چھِ اَکہِ ریسٹورَنٹُک فون نمبر مےٚ کوٚر تِمَن سۭتۍ رٲبطہٕ زِ مےٚ واتنٲیو یَتھ جایہِ کھیٚن چیٚنُک کانٛہہ بنٛدبَس کٔرتو میٛانہِ خٲطرٕ تِکیٛازِ مےٚ ٲس سؠٹھاہ بۄچھہِ لٔجمٕژ تَتؠتھ اوس نہٕ برونٛہہ کٔنۍ کانٛہہ ہوٹلا یا کانٛہہ ریسٹورَنٛٹ آ نتہٕ نہ اوس تَتؠن کانٛہہ گَرٕ مگر مےٚ ہَسا کوٚر تِمَن سۭتۍ رٲبطہٕ کہِ مےٚ واتنٲیو یَتھ پَتاہَس پؠٹھ تُہۍ ییٚتؠن کھیٚنہٕ خٲطرٕ کانٛہہ چیٖز مےٚ سا ٲسۍ واریاہ بۄچھ لٔجمٕژ مگر بہٕ چھَس شُکُر گُزار تِمو تُل میون فون تَمہِ وِزِ ییٚمہِ وِز مےٚ تِہٕنٛز ضروٗرت ٲس مےٚ ہَسا ٲس تِم کٲم کَران کران سؠٹھاہ محنت گٔمٕژ زِ مےٚ ٲس سۄ ٲسۍ نہٕ ہیٚکان پَتہٕ تھوٚد ؤتھِتھ کِہیٖنۍ نہٕ مےٚ ٲس واریاہ زیادٕ تریش تہِ ٲسٕم اَما لٔجمٕژ پَتہٕ ہَسا اوٚن تِمو تَتھ جایہِ پؠٹھ کھیٚن میون کَرنہٕ کوٚرُکھ تَتؠن تَیار تہٕ پَتہٕ ہَسا کھیٚو مےٚ بہٕ چھس سؠٹھاہ شُکُر گُزار